ہیٚلو سلام علیکُم وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھُو حظ تُہۍ چھُو حظ پی ایچ ای ڈِپاٹمٮ۪نٛٹ پٮ۪ٹھ تُہۍ ؤنِو مےٚ حظ یِم بِلہٕ کرٕ واتُن اَسہِ اَسہِ اوس نہٕ اٮ۪پلاے حظ کوٚرمُت کیٚنٛہہ اَسہِ ٲس واتان پٔر رٮ۪تَس بِل ٲسۍ واتان گَرٕ یہَے اوس مےٚ وُچھُن اَتھ چھِ آن لاین پیمٮ۪نٛٹ گژھان اَز اَتھ چھا مطلب فیٖسَس ہُریومُت کیٚنٛہہ ووٚتھمُت چھُ سا یِہَے

اَتھ ایپلِکیشنہٕ کیٛاہ چھُ ناو اَچھا ٹھیٖک گوٚو فیٖس چھُ گژھان وۅنۍ آن لاین اَز چھِنہٕ بِلہٕ واتان کیٚنٛہہ اَسہِ چھِ ییٚمے رٮ۪تٕچ بِلہٕ برنہِ اکیٚے رٮ۪تٕچ تُہۍ ؤنِو مےٚ فیٖس کیٛاہ چھُ اَز تۄہہِ کوٚرمُت

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ آوُم حظ سَمٕجھ اے سی ڈاٹ جی او وی ڈاٹ اِن ٹھیٖک ٹھیٖک ٹھیٖک اگرے لیٹ گژھِ اَسہِ چھِ اِنٹرسٹہٕ ژھینان ٹھیٖک چھُ ٹھیٖک چھُ سَر ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَمے خٲطرٕ کَریو اَسہِ کال اَسہِ ٲس زانٛکٲری ضروٗرت تَمے خٲطرٕ کَرے اَسہِ کال اچھا شُکرِیہ سَلام علیکُم سلامُ علیکُم